آ بِلکُل مےٚ چھِ اے آے چھِ آٹِفِشَل اِنٹیٚلِجَنس یہِ ہَسا چھِ بہٕ وَنہٕ پَننہِ حَساب واریاہ فٲیدٕ مَنٛد تِکیازکہِ یُس یہِ اے آے چھِ یہِ ہَسا چھ یۄس یہِ ہیوٗمَن برین چھُ سون دٮ۪ماغ چھُ تمہِ کھۄتہٕ واریاہ زیاد اِنٹیٚلجَنٛٹ کیازکہِ یُس اے آے چھُ اتھ پیٹھ یہِ چھُ کَران واریاہ واریاہ پروجَکٹَن مَدَد اِنفارمیشَن دِوان اورٕ یوٗت نَسہَ اَسہِ اِنسانَن چھِ پاے کِہیٖنۍ ایٚڈونٹیج چھِ یِمے یۄس یہِ انفارمیشَن دِوان ہُہ یہِ تہِ اَلبَتہ ڈِس ایٚڈوٚنٹیج چھِ یہِ چھِ اَگَر أسۍ یہِ اے آے یوٗت کَرَو اَستعمال یۄس اَسہِ یہِ ایٚمپلایمینٹ چھِ یہِ ہَسا گَژھِ ختم وارٕ وارٕ کیازکہِ یُس یَتھ جایہِ اِنسان اوس کٲم کران سُہ اوس محنتہِٕ سان کٲم کران پونٛسہِ اوس زینان پَتہٕ اوس گَرکٮ۪ن کھیاناوان اَلبَتہ اگر تٔمۍ سٕنٛدِ جایہِ اے آے یی یُس ہہُ اوس سُہ گَژھِ بے روزگار نَسہَ ہیٚکہِ سُہ کٲم کٔرِتھ نہَ کینٛہہ تٔمۍ سٕنٛدِ جایہِ یی اے آے سۄ کھیٚیہِ تٔمِس کٲم وٲم سۄ کَرِ سۄے سۄ کَرِ پَنٕنۍ ٹیٚکنالجی اِستعمال آٹِفِشَل اِنٛٹیٚلِجَنس یُس چھ سُہ کَرِ سُہ پانہٕ اِستعمال تہٕ کَرِ تٔمۍ سٕنٛز پروجَکٹہ پانے تَوَے ہَسا یُس اے آے چھِ یہِ چھُنہٕ زیادٕ ٹھیٖک کِہِیٖنۍ کیازکہِ أمس سۭتۍ ہَسا گَژھَن پیٖپٕل ڈِسٹرٕب یِم ہَسا لوٗکھ چھِ سُہ چھُ تِم مہَ مۄکلَن سٲری تِہِنٛز جاب کٲم مۄکلے کاروبار مۄکلے تٔمۍ سۭتۍ اگر تَتھ بَدلہ اے آے پے وٲتھ